ییٚتہِ چھِ واریاہ سکوٗل گورمینٛٹ تہِ پرٛیویٹ تہِ بہٕ ہٮ۪کہٕ نہٕ سارنٕے ہُنٛد ؤنِتھ کینٛہہ اَلبتہ بہٕ ہٮ۪کہٕ پنٛنہِ سکوٗلُک ؤنِتھ سٲنِس سکوٗلس منٛز ٲسۍ پَرناوَان بہٕ درٛایَس وۄنۍ تَمہِ سکوٗلہٕ منٛز سٲنِس سکوٗلَس منٛز ٲسۍ پَرناوان اِنگلِش اُردو ساینَس ساینَسٕکۍ ترٛیٚنوٕے فِزِکِس کیمِسٹرٛی بَیو سُہ اوس یِکوَٹَے آسان ایس ایس ٹی سوشَل ساینَس یِمٕے ہِسٹرٛی وغیرہ بیٚیہِ ٲسۍ پَرناوان أکِس ؤریَس پَرنٲیِکھ ہِندی تہٕ بیٚیہِ چھِ تَتہِ کَشمیٖری تہِ پرناوان مگر مگر اَکھ چھِ اَسہِ کَشمیٖری پَنٕںۍ لنٛگویج بیٚیہِ چھِنہٕ بیٚیہِ چھِنہٕ ییٚتہِ سُہ کَشمیٖری تیٚلہِ تہِ پَرناوَان اَصٕل پٲٹھۍ کینٛہہ ییٚتہِ چھِ کَشمیٖری مگر وۄنۍ مَنٛدچھان پرنَس پیٖی چھَنہٕ کیازِ مےٚ چھِنہٕ یہِ وُنِس تانۍ توٚرمُت سَمجھی ییٚتہِ چھِنہٕ وۄنۍ پنٛنٮ۪ن شُرٮ۪ن تہِ ہیٚچھناوان کَشمیٖری کِہیٖنۍ آ یُتھُے أسۍ سکوٗل ٲسۍ گژھان أسۍ ٲسۍ ٹیٖچَر ٲسۍ نہٕ تیٖتیٛاہ خاص کینٛہہ یوٚت سکوٗل بہٕ ٲسٕس گژھان مےٚ ٲسۍ نہٕ خاص ٹیٖچَر کینٛہہ کیازِکہِ بہٕ وَنہٕ پَنُن بہٕ ٲسٕس اَکھ ویٖک سٹوٗڈنٛٹ اگر اَکھ ٹیٖچَر چھُ تٔمِس چھِ پوٚز یہِ چھِ پوٚز اگر بہٕ تہِ پَرناوان وٕنکٮ۪ن کانٛہہ سٹوٗڈنٛٹ پَتہٕ پَرِ سُہ اَصٕل مےٚ گَژھِ سُہ زیادٕ خۄش ایز کَمپیٲڈ ٹو یُس نہٕ سٹوٗڈنٛٹ پَری مگر کَم سے کم چھِ تٔمِس سٹوٗڈنٛٹَس کُن تہِ تھوڑا بہت دیان دیُٚن ییٚتہِ چھِنہٕ تٔمِس سٹوٗڈںٛٹَس کُن تیوٗتاہ بہت تیوٗتاہ زیادٕ دیان دِوان کینٛہہ بیٚیہِ چھِ ییٚتہِ سکوٗل صرف پَرناوَان پَرناوَان پَرناوَان ییٚتہِ چھِنہٕ گِنٛدناوَان کِہیٖنۍ تَتہِ تہٕ تمہِ تمہِ کہِ وَجہ سۭتۍ ٲسۍ پَتہٕ ٲسۍ واریاہ زیادٕ بور گژھان أسۍ ٲسۍ پَتہٕ کلاسَن منٛزٕے شیٚنٛگِتھ آسان

پںُن گیمٕز ڈے اوس اَسہِ پںُن اَسہِ اوس نہٕ کٕہٲنۍ گیمٕز ڈے آسان سانہِ وِز اگر اوس آسان کُنہِ ساتہٕ لَمَان لَمَان وَدَان وَدَان أسۍ ٲسۍ سُہ گیمٕز ڈے تِمَن ٲسۍ منٛگَان بیٚیہِ بیٚیہِ چھِ أسۍ کہِ اَکھ بیٚیہِ کیاہ أسۍ أسۍ کَران ٹیٖچَر ٲسۍ آسان اَصٕل مگر پیٖی چھَنہٕ تِمَن شاید ٲسۍ تِم ٹیٖچَر اَصٕل شاید اوس نہٕ مے تَگان پَرُن مےٚ چھَنہٕ تہِ پَے کینٛہہ مَگر میٛانہِ حِسابہٕ ٲسۍ نہٕ تِم خاص پَرناوَان تَتہِ کینٛہہ تیوٗتاہ خاص ایجوکیشَن اوس نہٕ سٲنِس سکوٗلَس منٛز کہ حالانکہ سُہ اوس پرٛایویٹ سکوٗل تِمَن ٲسۍ أسۍ تیٖتیٛاہ پۄنٛسہٕ دِوان تہٕ تَتہِ ٲسۍ پَرناوَان تَتہِ اگر أسۍ ایٹتھَس ٲسۍ پَرناوَان أسۍ ایٹتھَس ٲسۍ پَران تَتہِ ٲسۍ أسۍ دِوَان بَڑٮ۪ن بَڑٮ۪ن سٹوٗ سٹوٗڈںٛٹَن ہُنٛد کَنسپٹ مطلب یہِ ٹُویلتھَس منٛز چھِ آسَان پَرناوَان تِم ٲسۍ تِم تِم ٲسۍ دَپَان ریفرَنسہٕ پٔرا،و کیاتھانۍ تِم ٲسۍ اَسہِ پریشان کَران اَسہِ ٲسۍ نہٕ پَتہٕ نہ پَنُن پَران نہ ٲسۍ پَران ریفرَنسہٕ کَتہِ پَرہَو تہٕ اگر تٔمِس بیٚیہِ تھوڑا بہت گِنٛدناہن وغیرہ تہِ تہِ تہِ اوس ٹھیٖک تہِ تمہِ کہِ وَجہ سۭتۍ تہِ پَتہٕ ہَسا ٲسۍ فرٛیش گژھان پَتہٕ آسان أسۍ بیٚیہِ پَران تہٕ بیٚیہِ ٲسۍ نہٕ أسۍ تیٖتیٛاہ کَرناوَان أسۍ ٲسۍ نہٕ لیبارٹرٛی منٛز تہِ نِوان کِہیٖنۍ نہٕ اَسہِ کیمِسٹرٛی لیبارٹرٛی منٛز نِوان نہ ٲسۍ نِوان نہ اوس آسان اَسہِ فِزِکِس کینٛہہ ایکسپیرِمنٛٹ نہ ٲسۍ بَیووٕکۍ کینٛہہ ایکسپیرِمنٛٹ آسان ییٚمہِ کہ وَجہ سۭتۍ أسۍ تھوڑا مَزٕ لَگہِ ہا پَرنَس منٛز یا کٕہٕنۍ اوس نہٕ اَسہِ تیُٚتھ یا اگرَے أسۍ کَمپیوٗٹَر لیب ٲسۍ گژھان کَمپیوٗٹَر تہِ ٲسۍ أسۍ پرناوَان اَسہِ ٲسۍ کَمپیوٗٹَر لیب گژھان تَتہِ ٲسۍ أسۍ صرف ہیٚچھناوان پینٹِنٛگ کِتھ پٲٹھۍ کٔرِو یِم آز چھِ چیٖز لَگَان ایکسَل ہُہ یہِ تِم ٲسۍ نہٕ أسۍ کِہیٖنۍ تہِ ہیٚچھناوَان یہِ اَصلی کَمپیوٗٹرٛس منٛز چھِ آسَان ہیٚچھُن تِم ٲسۍ نہٕ اَسہِ تِم کٕہٕنۍ چیٖز ہیٚچھناوان آز چھَنہٕ مےٚ پاے کینٛہہ آز آسہِ سُہ اِمپرٛوٗ گوٚمُت مگر ییٚلہِ بہٕ ٲسٕس تَتہِ پَران تَتہِ ٲسۍ نہٕ یِم چیٖز کینٛہہ نہ ٲس تَتہِ کُنہِ لیبارٹرٛی منٛز نِوان نہ ٲسۍ اَسہِ دَپَان پٔرِو لایبرٔری منٛز گٔژھیوٗ پٔرِو کِتاب تَتہِ ٲسۍ پانَے اگر وۄنۍ کانٛہہ سٹوٗڈنٛٹ گژھِ ہا کانٛہہ شُر تٔمِس گژھِ ہا خۄش تہٕ گژھِ ہا نَتہٕ ٲسۍ نہٕ تَتہِ تَتہِ اوس نہٕ یہِ سُہ ٹایم تہِ کینٛہہ کہ لایبرٔری منٛز گژھِ ہا تَتہِ چھَ کِتاب مٔنٛزۍ ٲسۍ أسۍ کُنہِ ساتہٕ گژھان ییٚمہِ ساتہٕ ییٚمہِ ساتہٕ آسہِ ہا فرٛی ٹایم کُنہِ ساتہٕ زیادٕ اوس نہٕ آسان کینٛہہ وۄنۍ ییٚلہِ آسہِ ہا کُنہِ ساتہٕ أسۍ ٲسۍ گژھان تَتہِ تہِ ٲسۍ نہٕ أسۍ کِتاب پَران کینٛہہ أسی ٲسۍ کِتابَن ہںٛز شَکلہٕ آسان تَتہِ وٕچھان بیٚیہِ اگر یِم چیٖز تَتہِ تھَاوٕہن نہ پرٛوجَکٹ تِم ٲسۍ نہ تھاوَان پرٛوجَکٹ ایس نہٕ أسۍ ٲسۍ تھَاوَان تِم مَزٕدار چیٖز ییٚمہِ سۭتۍ سکوٗل چھِنہ گژھنَس انسان دَپَان سکوٗل گژھٕ ہاو تمہِ موٗجوٗب سکوٗل چھِ پَرنہٕ موٗجوٗب تہِ آسان گژھُن مگر سکوٗل چھِ ہیٚچھان باقٕے چیٖز تہِ یِم نہٕ أسۍ ٹیوٗشَنَن منٛز چھِ پَتہٕ ہیٚچھَان کینٛہہ یِم نہٕ أسۍ پَتہٕ کالیجَن منٛز چھَنہٕ مےٚ پَے کیںٛہہ یِم نہٕ أسۍ پَتہٕ ییٚتہِ کیاہ کیاہ چھِ تَتھ وَنَان یِم نہٕ ٹیوٗشَنَن منٛز چھِ أسۍ ہیٚچھَان کینٛہہ یِم أسۍ صرف چھِ سکوٗلَن منٛز ہٮ۪کَان اِنسان ہیٚچھِتھ یا اگر أسۍ ساینس لیبارٹرٛی منٛز تہِ أسۍ نِوان تَتہِ تہِ ٲسۍ أسۍ یِہٕے بَیولوجی منٛز کُنہِ ساتہٕ مایکرٛاسکوپَس تَل ہاوَان تِم ٲسۍ آسان خاب وۄنۍ اگرَے یہِ ہایِہ ہٲن تہِ پَیی چھِنہٕ اَسہِ اوس اَص اَصٕل فیٖس اوس اَسہِ اَسہِ اوس رٮ۪تَس شاید ساس رۄپیہِ لاسٹکٮ۪ن تیوٗتاہ کَمٕے اوس زیادٕ تہِ اوس نہٕ کینٛہہ اَلبتہ ییٖتِس فیٖسَس پٮ۪ٹھ گژھِ کَم سے کَم اَصٕل فیسَلٹی آسٕنۍ تہٕ بیٚیہِ ٲسۍ أسۍ سٹوٗڈنٛٹ تہِ گُتٕلۍ کلاسَس منٛز بیٚیہِ کیاہ اوس تَتہِ گژھان اَسہِ ٲسۍ تَتہِ مگر ہیٚچھناوَان تہِ ٲسۍ واریاہ چیٖز اَسہِ ٲسۍ ہیٚچھناوَان اَسہِ چھِ مطلب اگر اَسہِ اوس اِسلامِک سکوٗل اَسہِ اوس اِسلامِک سُ مطلب أسۍ چھِ أسۍ ٲسۍ سٲری تَتہِ مُسلمان تہٕ اَسہِ اوس اِسلامِک سکوٗل تَتہِ اوس نہٕ کٕہٕنۍ بَٹہٕ وَٹہٕ لٔڑکہٕ اگر تَتہِ آسہِ ہَہ مے بی تِمَن مہ آسہِ ہن پنٛںہِ طریٖقہٕ پَرناوَان أسۍ ٲسۍ مگر مُسلمان تَتہِ ٲسۍ أسۍ نٮ۪ماز پَرناوَان تَتہِ ٲسۍ أسۍ تِلاوَت ٲسۍ سُلی کَرَان تَتھ اوس لَگَان مَزٕ واریاہ چیٖز چھِ سکوٗل تہِ ہیٚچھمٕتۍ مگر بیٚیہِ یِم سکوٗل چھِ چیٖز ہیٚچھَان تِم چھِ اِنسان تھَاوَان مےٚ باسَان زِندگی منٛز چھِ تِم روزَان یاد یُس اَسہِ سکوٗل چھُکھ دُعا ہیٚچھنومُت یا یِم چیٖز أسۍ سکوٗل چھِ ہیٚچھنٲومٕتۍ تِم چھِنہٕ وٕنۍ تہِ مٔشید گَژھان کِہیٖنۍ چاہے سُہ پَرُن آسیا چاہے سۄ کانٛہہ ایکٹِوِٹی آسیا تِم چھِ ہمیشہِ اِنسانَس دِلَس منٛز روزَان تہٕ اَصٕل چیٖز ٲسۍ یِمٕے تِم ٲسۍ أسۍ بیٚیہِ ٲسۍ کُیِز کَرناوَان یہِ اوس اَصٕل چیٖز مگر سٲنۍ بَدقسمتی أسۍ ٲسۍ نہٕ پانَے پاٹسِپیٹ کَرَان کینٛہہ بیٚیہِ ٲسۍ تِم یُتُے اوس شاید تہٕ ٹیٖچَر ٲسۍ نہٕ خاص پَرناوَان وغٲرٕ کینٛہہ بیٚیہِ ٲس میتھ تہِ ٲسۍ نہٕ تیوٗتاہ پَرناوَان کِہیٖنۍ اِنگلِش ٲسۍ پَرناوَان مگر أسۍ اَصٕل کَشمیٖری ٲسۍ نہٕ أسۍ پرڑناوَان تیوٗتاہ کِہیٖنۍ حالانکہ ییٚتہِ چھِ اَکھ پرٛابلِم سکوٗلَن منٛز ییٚتہِ چھِ نہٕ وۄنۍ کَشمیٖری پرناوَان کینٛہہ حالانکہ یَس یہِ چھس بہٕ وٕنکٮ۪ن یہِ وَنَان یہِ چھس بہٕ اَمے موٗجوٗب وَنَان تاکہ کَشمیٖری مےٚ چھَنہٕ کَشمیٖری لنٛگویج موٗجوٗب چھس بہٕ یہِ وَنَان تَتہِ چھِنہٕ أسۍ نِش تیوٗتاہ کَشمیٖری تہِ پَرناوَان کینٛہہ پَرناوَان ٲسۍ مگر وۄنۍ اَسہِ ٲسۍ پَرناوَان اَسے پوٚر توتہِ اَصٕل کَشمیٖری مگر وۄنۍ یِم آز چھِ سکوٗل تَتہِ چھِنہٕ زَن کَشمیٖری لنٛگویجی اگر تِم ٲسۍ اسہِ وَنَان اردو کٔرِو سکوٗلَن منٛز اَسہِ اوس کَرُن تیٚلہِ اردو کلاسَس تیٚلہِ اردو اِنگلِش کٕلاسَس اِنگلِش مگر کَشمیٖری کٕلاسَس اوس اَسہِ کَم سے کَم کَشمیٖری کَرُن مےٚ چھَنہٕ پَیی تِم کیازِ ٲسۍ اَسہِ تِم کیازِ ٲسۍ اَسہِ فی اَسہِ کیازِ اوس پٮ۪وان یہِ اَسہِ اوس پٮ۪وَن پے کَرُن اَگر اَسہِ پا دہ رۄپیہِ شاید اَسہِ کٲش اگر تِم بوزٕہن یِم چھِ کٲشُر کَران تہٕ نَتہٕ ٲسۍ اَسہِ کٲشِر پَنٕںی لنٛگویج وۄنۍ چھِ یہِ آز گۄڈٕ ٲسۍ سکوٗلَن منٛز منٛدچھَان کٲشُر کَرنَس ٹیوٗشَنَن منٛز تہِ چھِ وۄنۍ منٛدچھا ن کٲشُر کَرنَس باقیَن کورٮ۪ن سۭتۍ تہِ چھُ وۄنۍ منٛدچھَان یہِ تہٕ وۄنۍ چھِ آز کَل گَرَان منٛز تہِ منٛدچھَان کٲشُر کَرنَس تہٕ سکوٗل گژھن سکوٗل ٲسۍ اَسہِ مینٲرٕز ہیٚچھناوَان زیادٕ بَس